ٹؠکنالجی سٟتۍ بَنے سٲنۍ زنٛدگی واریاہ بہتَر واریاہ آسان تِکیٛازِ اگر أسۍ آزکَل پَننؠنٕے گَرَن منٛز وٕچھو وٕنٛکؠن آے برٛونٛٹھ اوس اسہِ پؠوان دانَن پؠٹھ رَنُن ییٚمہِ سٟتۍ بؠمارِ تہِ آسہٕ پَتہٕ واریاہ زِیادٕ وۄتھان وٕنکؠن اگرے أسۍ وٕچھو وٕنٛکؠن سانؠن گَرَن منٛز چھ رایِس کُکَر یِمَن منٛز بَتہٕ چھ اصل پٲٹھۍ آرام سان چھ گژھان تَیار یا ڈِجٹَل ہیٖٹر وٕچھو أسۍ یِمَن منٛز مطلب مِنٛٹَن منٛز اصل پٲٹھۍ چھ تَیار گژھان یا واشِنٛگ مِشیٖن وٕچھو أسۍ ٲسۍ برٛونٛٹھ چھلان پَلَو اَتھو سٟتۍ یِمو واریاہ زِیادٕ ٹایِم اوس لگان تہٕ وٕنکؠن اَگَر أسۍ وٕچھو واشنگ مِشیٖن تَتھ چھ پؠوان راوُنٛڈ دِیُن تھاوُن لٲگِتھ تِم ہَسا چھ پؠوان پانَے یِوان اصل پٲٹھۍ چھلنہٕ بیٚیہِ اَگر وٕچھو أسۍ وٕنٛکؠن کووِڈ اوس دۄن ؤرۍ یَن چلان ییٚمہِ سٟتۍ مطلَب شُرۍ گَرے پیٚیہِ مطلَب بِہِتھ بِہُن پیو تِمَن آنلایِن سِسٹَم اوس تِمو ہُیوٚک فونہٕ پؠٹھ اصل پٲٹھۍ پٔرِتھ تِمو گٔیہِ نہٕ دَربٔدَر کینٛہہ یِتھے کٲٹھۍ اگر أسۍ وٕچھو بِلہٕ آسہٕ یِوان پاوَر بِلہٕ یِم یِتھے کٲٹھۍ آسہٕ پؠوان اَسہِ بؠنٛکَن پؠٹھ گَژھُن بَرنہِ پَتہٕ تَتہِ پیارُن وٕنکؠن چھ سُہ سسٹَم آنلایِن سِسٹَم یِم اسہِ آرام سان آنلایِن ہؠکان چھ بٔرِتھ یِہ گوٚو مگر امی سٟتۍ تؠکنالجی سٟتۍ گوٚو یہِ اصل پٲٹھۍ بیٚنک وٕچھو أسۍ اَسہِ ٲس پؠوان برٛونٛٹھ پونٛسہٕ وونٛسہٕ یِمَے ٲسۍ نہٕ اسہِ آسان موٚیثَر گژھان اصل پٲٹھۍ کینٛہہ وٕنکؠن چھ أسۍ تھاوان بؠنٛکَن وؠنٛکَن منٛز ییٚمہِ ساتہٕ اَسہِ ضوٚرَتھ چھ آسان تَمے ساتہٕ چھ ہؠکان أسۍ کٔڑِتھ امہِ سٟتۍ بَنے سٲنۍ زنٛدگی ٹؠکنِالجی سٟتۍ واریاہ بہتَر واریاہ آسان أکیاہ برٛونٛٹھ ٲسۍ گَژھان أکیاہ یُس برٛونٛٹھِم ٹایِم اوس لُکَن اوس پؠوان رِشتہٕ دارَن پَننٛؠن نِش گَژھُن خَبرا اَترا ہؠنۍ مَگر تِمَن اوس ٹرانَسپوٹ اوس نہٕ کینٛہہ ٹؠکنالجی ٲس نہٕ کینٛہہ تِمَن اوس یہِ گاڑِ واڑِ آسان کینٛہہ تیٖژاہ تِمَن اوس لَگان واریاہ زیادٕ ٹایِم وٕنکؠن اگر أسۍ وٕچھو وٕنکؠن چھ ٹرانَسپوٹ تہِ ٹھیٖکھ ٹھاکھ ٹؠکنالجی سٟتۍ چھ یہِ یا موبایِل فونٕز آے یِمو سٟتۍ أسۍ ہؠکان چھ دۄہے دۄہے پَننین رِشتہٕ دارَن سٟتۍ اصل پٲٹھۍ خبَر اَترا ہؠتھ یہِ گوٚو مگر کَمہِ سٟتۍ ٹؠکنالجِی سٟتۍ أمۍ بَنٲو سٲنۍ زنٛدگی واریاہ آسان وٕنکؠن چھ أسۍ گَرِ بِہِتھ پَننٕۍ اصل پٲٹھۍ پَنٕنۍ سِٹیڈی کٔرِتھ موبایِل فونو سٟتۍ اصٕل پٲٹھۍ چھ أسۍ پَنٕنۍ زِنٛدگی ہؠکان پَکنٲیِتھ فونو پؠٹھ وٕنکؠن چھنہٕ اسہِ پؠوان برٛونٛٹھ اوس پؠوان گَژھُن سکوٗلَن پؠٹھ دوٗر دوٗر اوس پؠوان گژھُن سکوٗلَن پؠٹھ وٕنٛکؠن چھ أسۍ گرِ بِہِتھ اصل پٲٹھۍ پَنٕنۍ زِنٛدگی ہؠکان

رایِس کُکَر یِتھ کٲٹھۍ مےٚ ووٚن یِم آیہِ کمہِ سٟتۍ ٹؠکنالجِی سٟتی بؠمارِ تہِ چھنہٕ برٛونٛٹھ ٲس أکیٛاہ دُہہِ وُہہِ سٟتۍ آسہٕ بؠمارِ وۄتھان بؠمار ٲسۍ لوٗکھ گَژھان وٕنٛکؠن چھنہٕ تہِ کینٛہہ وٕنٛکؠن آیہِ یِہٕے ٹؠکنالجِی وٕنٛکؠن چھ اِنسان پَنٛنۍ زِنٛدگی آرام سان گُزاران بؠمارِ تہِ چھنہٕ وۄتھان کینٛہہ بیٚیہِ اگرے وٕچھو أسۍ یہِ کہِ فونو سٟتۍ فونہٕ سۭتۍ چھ أسۍ وٕنکؠن ہؠکَن سورُے کٔرِتھ سِٹیڈی آنلایِن فارَم وارَم یِم چھ ہؠکان أسۍ بٔرِتھ اَسہِ چھنہٕ پؠوان دوٗر دوٗر گَژھُن کینٛہہ یہِ چھ مَگر کمہِ سٟتۍ اَمے ٹؠکنالجِی سۭتی چھ سورُے کینٛہہ اسہِ چھ آسان کینٛہہ ٹؠکنالِجی آیہِ تیٖژ وٕنٛکؠن چھ یِوان تِم ایپ میٖشو فِلِپ کاڈ اَسہِ چھ آسان کینٛہہ آرڈَر واڈَر کَرُن اسہِ چھنہٕ ہٮ۪ک پؠوان دوٗر گٔژھِتھ کینٛہہ اَسہِ چھنہٕ پؠوان مارکؠٹ وارکؠٹ گَژھُن کینٛہہ أسۍ چھ ہؠکان آرام سان آرڈَر کٔرِتھ اَسہِ چھ ہؠکان یہِ گَرٕ وٲتِتھ پانَے ہؠکان گرٕ وٲتِتھ اصٕل پٲٹھۍ یہِ گوٚو مَگَر کمہِ سۭتۍ ٹؠکنالوجِی سۭتۍ گوٚو یہِ امے ٹٮ۪کنالجِی سٟتۍ آو اَسہِ واریاہ زِیادٕ فٲیِدٕ ییٚمہِ سٟتۍ سٲنۍ زِنٛدگی واریا آسان بَنے بِلٕز وِلٕز یِم أسۍ بَران چھ وٕنٛکؠن أسۍ چھ بَران فونہٕ کہِ تھٕروٗوٕے یا وٕنٛکؠن چھ واریاہ تِم چیٖز یِم یِم ٹؠکنالجِی سٟتی وابَسطہٕ چھ یِمو سٟتۍ أسۍ وٕنٛکؠن پَنٟنۍ زِنٛدَگی واریاہ اصٕل پٲٹھۍ گُزاران چھ اَسہِ چھنہٕ کٕہٕنۍ تہِ سختِی یِوان وۄنۍ زِنٛدَگی منٛز کینٛہہ أسۍ چھ اَصل پٲٹھۍ ٹؠکنالجِی کہِ مدہس سٟتۍ سٲرٕے کٲم آرام سان ہؠکان کٔرِتھ آرام سان ہؠکان پَنٕنۍ زِنٛدَگی بَسَر کِٔرتھ مَگر یہِ چھ کَمہِ سۭتی ٹؠکنالجِی سۭتۍ